ہیٚلو اسلام علیکُم تُہۍ چھِو حظ عیشاہ میڈم ٲلۍ کٔدلہٕ پٮ۪ٹھ تُہۍ چھُو حظ صحت ٹھیٖک گَرِ چھُوا سٲری ٹھیٖک شُکُر شُکُر اللہ تعالیَس کُن اَسہِ حظ چھِ تٔنٛدۍ پورِ پٮ۪ٹھ روزان تہٕ سون بَچہِ چھِ تۄہہِ نِش تعلیٖم آ آ تعلیٖم موجوٗب بِلکُل تہٕ مےٚ حظ اوس آیشا میڈم یہِ زانُن زِ سٲنِس بَچَس کٮُ۪تھ چھُ اَز تعلیٖم کُن رُجحان روزان سُہ چھا کُنہِ حَدس تانۍ برٛونٛہہ پَکان تہٕ تُہٕنٛدۍ ہیٚچھنٕکۍ آ عنا عناصر کیٛاہ چھُو تۄہہِ باسان اَہَن حظ آ میٛٲنِس بَچَس چھُ ناو حَتیٖم سُہ حظ چھِ سیٚکنٛڈ کٕلاسَس پَران دٔہمہِ جمٲژ چھُ سُہ پَران نہَ حظ نہَ سُہ چھُ لۅکُٹ بَچہِ تٔمِس ترٛاوُن حظ کُنہِ قٕسمٕچ پریشٲنی مگر آ بہٕ چھَس پانہٕ اَز کَل روزان کہِ مےٚ چھُ باسان سُہ چھُنہٕ تٮُ۪تھ ہٮ۪کان آ پَنٕنِس پَرنَس لیٚکھنَس منٛز تِژھ آ پوزِشَن تٮُ۪تھ آ آ پوزِشَن حٲصِل کٔرِتھ پنٕنِس سکوٗلَس اَنٛدر یُتھ زَن مےٚ تٔمِس پٮ۪ٹھ اُمیٖد چھِ تہٕ بیٛاکھ چیٖز حظ چھُ مےٚ یہِ عرض کہِ مےٚ چھُ تۄہہِ نِش سُہ خصوٗصَن امہِ موٗجوٗب ترٛوومُت تعلیٖم حٲصِل کَرنہٕ خٲطرٕ کیٛازِکہِ تُہُنٛد تٲریٖف چھُ پوٗرٕ علاقَس منٛز کہِ تُہۍ چھُو آ بَچَن أکِس بَچَس ییٚمِس نہٕ بِلکُل تعلیٖم ہُنٛد کیٚنٛہہ پتہٕ ہے چھِ کِتابَن کُن چھُنہٕ دیان تُہۍ چھُو تٔمِس رُجحان سورُے کِتابَن منٛزٕے اَنان تہٕ تَمہِ کِنٮ۪تھ چھُ تۅہہِ زیادٕ روزان دٮ۪مٲغی طور پَر مُتاثر کہِ میٛون بَچہِ کیٛازِ چھُنہٕ ہٮ۪کان آ برٛونٛہہ یِتھ پنٕنِس کلاسَس اَنٛدر تہٕ یہِ کیٛازِ چھُنہٕ باقٕے طٲلبہٕ عٔلمَن سۭتۍ بَرابر ہٮ۪کان آ وُترِتھ پنٕنہِ پَڑایہِ منٛز

تہٕ تُہۍ چھُو حظ اَچھا تُہۍ چھُو حظ تٔمِس وقتَن آ سبق تُہٕنٛدۍ امتِحانات اَتی کَران تٔمِس ہٮ۪وان اِمتِحانات وُچھان چلو حظ تُہُنٛد سٮ۪ٹھاہ سٮ۪ٹھاہ شُکریہ تہٕ مےٚ چھِ وُمید زِ تُہۍ تھٲوِو میٛٲنِس بَچَس پوٗرٕ پٲٹھۍ نظر تہٕ دِیان اَدٕ حظ شُکریہ اَسلامُ علیکُم